حظ ٲسۍ لاگٕنۍ ڈٕرل مِشیٖن اَسہِ حظ ٲسۍ ڈٕرل ڈٕرل مِشیٖن أنہِ مٕژ منظوٗر دار منظوٗر اَحمد دُکاندارس نِش اَسہِ حظ پٔتِمن ژۄن دۄہن حظ سَہ چَلیو سُہ کِہیٖنۍ چَلیو حظ پَتہٕ نَہ حظ چَلیو نہٕ کِہیٖنۍ پتہٕ نَہ حظ چَلیو نہٕ کِہیٖنۍ تٔمۍ حظ کوٚر اَسہِ سٮ۪ٹھاہ نۄقصان تَتھ حظ اوس شاٹ گَژھان تَتھ حظ اوس شاٹ گَژھان تٔمۍ حظ کوٚر اَسہِ سٮ۪ٹھاہ نۄقصان اَسہِ حظ ٲسۍ یِم ہمساے یِوان دَپان ٲسۍ اَسہِ تہِ لٲگۍ تو یِم پردٕ وَردٕ أسۍ کیٛاہ حظ لاگٕہوکھ ییٚلہِ اَسہِ یہِ خراب دَراو یہِ ڈٕرل مِشیٖن دَرایہِ خراب یِم منظوٗر احمدن دُکان دارن ہَسا وٲج اَسہِ ڈٕرل مِشیٖن یہِ حظ دَراے سٮ۪ٹھاہ خراب أمۍ حظ کوٚر اَسہِ سٮ۪ٹھاہ نۄقصان اَسہِ حظ اوس گَژھان شاٹ أمۍ حظ کوٚر اَسہِ سٮ۪ٹھاہ نۄقصان مگر کیٛاہ کیٛاہ روُس اَسہِ وٲجنۍ اَتھ ڈٕرل ڈٕرل مِشیٖن اَتھ حظ آس یِم پِگہٕ پٮ۪گہٕ وٮ۪گہٕ خراب اَتھ حظ آسہٕ یِم پٮ۪گہٕ وٮ۪گہٕ خراب مگر اَسہِ نَہ حظ آو نہٕ اَمہِ سَڈ اَمہِ ڈٕرل مِشیٖن سۭتۍ فٲیدٕ وٲیدٕ کِہیٖنۍ اَسہِ حظ دوٚپ أسۍ کَرو اَتھ آرام مگر اَسہِ نَہ حظ کوٚر نہٕ اَتھ آرام کِہیٖنۍ اَسہِ نَہ حظ آو نہٕ اَمہِ سۭتی فٲیدٕ وٲیدٕ کِہیٖنۍ یہِ حظ دَراو وارِیاہ خراب اَسہِ حظ گوٚو وارِیاہ نۄقصان اَسہِ حظ اوس شاٹ واٹ گَژھان اَسہِ حظ گوٚو وارِیاہ نۄقصان مگر اَسہِ حظ وول اَپمِ یہِ ڈٕرل مِشیٖن اَسہِ حظ دُیتھ یِم منظوٗر دُکان دارن یہِ ؤسِتھ ڈٕرل ڈٕرل مِشیٖن مگر اَسہِ حظ ٲسۍ پردٕ بۄکٕس لاگان مگر اَسہِ حظ آیہِ نہٕ تِم پردٕ بۄکٕس لاگنہٕ ٹَمو سۭتۍ نَہ حظ گٔے نہٕ اَسہِ گٔد زٔد دٔد کِہیٖنۍ یَمن یمن دارین وارین کِہیٖنۍ مگر اَسہِ حظ گوٚو سٮ۪ٹھاہ نۄقصان مگر اَسہِ حظ یہِ ہَہ یہِ گوٚو سٮ۪ٹھاہ نۄقصان اَسہِ حظ اوس یِمے پردٕ بۄکٕس لاگٕنۍ اَسہِ دۄٚپ بیٚیہِ اگر کٲنٛسہِ کٲنٛسہِ یَمن ہمساین تہِ لاگو یِمن تہِ واتہِ فٲیدٕ ثوابٕے چھُ مگر یِم حظ دِژ اَسہِ وَسہٕ ؤسِتھ یہِ ڈٕرل مِشیٖن اَسہِ حظ گوٚو نۄقصان وارِیاہ